اگر أسۍ کتھ کَرو اَسہِ کۄس ٲس ییٚتہِ مطلب رِوایتی گیم ییٚتہِ آسہٕ کٔشیٖرِ منٛز اَسہِ وارِیاہ رِوایتی گیم یتھ منٛز أسۍ گَرمَس ٲسۍ گنٛدان یا سۄژلٔنٛگِس ٲسۍ گِنٛدان اگر أسۍ گَرمٕچ کتھ کَرو تہٕ تتھ منٛز ٲسۍ أسۍ کَران کٲم تَتھ ٲسۍ أسۍ کَران یہِ جِنابہِ عٲلی کترِ تھاوان بیٚیہِ ٲسۍ بناوان تَتھ منٛز أسۍ بال اکھ تَتھ منٛز ٲسۍ بَران أسۍ پَلو وَلو کیٚنٛہہ بناوان گول تہٕ پتہٕ أسۍ کَران کٲم پٕلیَر آسہٕ ہَن زٕ ژور پانٛژھ تہِ آسہٕ ہَن تِم ٲسۍ تَتھ کترِ کَران جمع اکھ أکِس پٮ۪ٹھ تھاوان پتہٕ ییٚلہِ أسۍ گَرَمٕچ بال تتھ لگاو ہو تہٕ تِم آسہٕ پٮ۪وان ؤسِتھ بیٛاکھ نفر اوس پٔتۍکِنۍ یِمن کترٮ۪ن آسان سُہ اوس سُہ بال تُلان تہٕ چھَکان ییٚمِس سُہ بال یی ہے تہٕ تٔمِس ٲسۍ أسۍ دَپان یہِ ہسا گوٚو آوُٹ تہٕ جِنابہِ عٲلی تَمہِ آیہِ ٲسۍ أسۍ یہِ گیم أسۍ گنٛدان ییتھ زن سٮ۪ٹھاہ مزٕ اوس یِوان تہٕ اَتھ منٛز ٲسۍ کَمَس کَم ستھ ٲٹھ پٕلیَر آسان تہٕ اَدٕ ٲسۍ أسۍ یہِ گیم یہِ گِنٛدان ییٚلہِ زن أسۍ یہِ گیم ٲسۍ گِنٛدان اَتھ منٛز ٲسۍ آسان تقریٖباً سَتھ ٲٹھ پٕلیَر تہٕ یُتھُے یہِ بال ٲسۍ لگاوان تہٕ یہِ اوس أمِس بیٛاکھ چھَکان بیٚکِس بال مطلب ہُہ اوس یِوان دَیہِ تہٕ کھالان یِم کترِ اکھ أکِس پٮ۪ٹھ بیٚیہِ اگر أمۍ یِم کترِ کھاجے اَکھ أکِس پٮ۪ٹھ تہٕ تیٚلہِ ٲس گَژھان کٲم تیٚلہِ ٲسۍ ہُہ دَپان یہِ گیم ہَسا زیٖنۍ مےٚ اگر نہٕ ییٚمہِ یہِ یِم کترِ اَتھ پٮ۪ٹھ ہیٚچے کھٲلِتھ کِہیٖنۍ تہٕ ہُہ اوس أمِس یہِ بیٛاکھ بال لاگاوان تہٕ یہِ اوس گَژھان آوُٹ یِتھَے کٔنۍ ٲس یہِ گیم گنٛدان آز برٛوںٛہہ تقریٖباً دَہ پنٛداہ ؤری تہٕ آز چھُنہٕ وۄنۍ سُہ گیم أسۍ گنٛدان کِہیٖنۍ یا أسۍ ٲسۍ گنٛدان اَمہِ پَتَن سۄژٕ خانَس یُس یہِ سۄژٕ لوٚنٛگ ٲسۍ أسۍ وَنان تتھ ٲسۍ أسۍ کَران کٲم تتھ ٲسۍ بَناوان شےٚ ڈَبہٕ تہٕ بیٚیہِ ٲسۍ تَتھ أسۍ بَناوان برٛونٛہہ کَنٮ۪تھ پتہٕ سُہ یِہوٚے کونٛکُل ہیوٗ تہٕ تَتھ ٲسۍ وَنان ہَبہٕ ڈُلِج تہٕ مگر ییٚلہِ یِم شےٚ ڈَبہٕ ٲسۍ بَناوان اَکہِ سایڈٕ ترٛےٚ بیٚکہِ سایڈٕ ترٛےٚ ٲسۍ گِنٛدان مگر یہِ سۄژٕ خانَس یہِ ٲسۍ أسۍ گِنٛدان اَکے اَکے زنٛگہِ تہٕ پتہٕ ٲسۍ یہِ اَکہِ خانہٕ پٮ۪ٹھ کَران سِٹاٹ تہٕ ژوٗرمِس خانَس منٛز ٲسۍ دِوان تھَکھ پتہٕ ٲسۍ کَران کٲم ٲسۍ ژوٗرمہِ خانہٕ پٮ۪ٹھ کَران بیٚیہِ سِٹاپ پٲنٛژمِس تہٕ شیمِس شیمہِ پٮ۪ٹھ ییٚلہِ نٮ۪بر چھَچے اِنسانَن کھژے یہِ دُچہِ یِتھَے کٔنی اوس یہِ کَران راوُنٛڈ راوُنٛڈ اَتھ ییٚلہِ زَن یہِ بیٚیہِ مکلاے ہے شیمہِ خانہٕ منٛز نیرِہے أکۍسٕے زنٛگہِ پٮ۪ٹھ نَبَر نٮ۪فر اوس یہِ کتٕرۍ اَتھ تھاوان تہٕ اوس یہِ واتان یِتھَے کٔنۍ ییٚلہِ أسۍ شُچہِ واتہِ ہے یَتھ کَلاسَس یَتھ خانَس منٛز یہِ زینہِ ہے یہِ دُچ یا تُرٛچ پتہٕ ژُچ پنٛجہِ تہٕ شُچ یُتھُے یہِ شٮ۪نؤے خانہٕ زینہِ ہے پتہٕ اوس چھَکان یہِ یِمن دۄن ڈَبَن منٛز بیٚہوان تہٕ چھَکان ہَبہٕ ڈُلِجہِ منٛز یہِ کَتٕر ییٚلہِ زن یہِ کَتٕر اوس چھَکان تہٕ پتہٕ اوس پَکان یہِ ٹھیٖک بیٚیہِ اوس اَتھ منٛز اکھ تار پٮ۪وان دیُن تَتھ ٲسۍ وَنان آے اٮ۪م چھےٚ آے اٮ۪م چھےٚ آے اٮ۪م چھےٚ یِم ٲسۍ کٲشٕر لفظ أچھ آسہٕ پٮ۪وان ٹُیِتھ تھاونہٕ تہٕ اِنسان اوس پَکان یِتھَے کٔنۍ ییٚلہِ یہِ ڈُلجہِ منٛز چھَچے کتٕر اگر سُہ منٛزٕ باغ سُہ کَتٕر گٔیے تَتھ تہٕ تیٚلہِ کیٛاہ ٲس کَران کٲم پتہٕ اوس یہِ برٛونٛہہ کُن کَران بُتھ تہٕ پَتھ کُن چھَکان کَلہٕ پیٚٹھۍ کِنٮ۪تھ خانَس منٛز یَتھ خانَس منٛز یہِ کَتٕر ٲس گَژھان تہٕ یہِ خانہٕ اوس یِوان أمۍ سُنٛدٕے مُجراہ دَپان آسہٕ أمۍ ہَسا زیوٗن یہِ خانہٕ یہِ ہسا گوٚو أمۍ سُنٛد یہِ خانہٕ پتہٕ اوس یُتھُے یہِ خانہٕ زیٖنِتھ یہِ زینان اوس اَتھ منٛز اوس یہِ پتہٕ کَران کٲم اَتھ منٛز اوس یہِ تھَک دِوان تہٕ اَتھ ٲسۍ وَنان سۄژٕ خانہٕ أسۍ